أسۍ حظ چھِ وۄنۍ گۄڈٕ ٲسۍ زَن پانَے یہِ وایان زٔمیٖن ٲسۍ وایان دانٛد ٲسۍ لاگان حل ٲسۍ لاگان یا پانہٕ ٲسۍ مطلب واریاہ زیادٕ یِم کَران مطلب بہٕ چھَس ترٛاوان گَرِچ کھاد بَنٲوِتھ مطلب گُپنَن ہُنٛد أسۍ ترٛاوان گُہہ ٲسۍ ترٛاوان اِنسانَن ہُنٛد أسۍ ترٛاوان سوٗر ٲسۍ ترٛاوان وۄنۍ حظ چھِ واریاہ یِم طٔریٖقہٕ آمٕتۍ زن چھِ أسۍ ٹٮ۪کٹَر چھِ أسۍ وۄنۍ لاگان زٔمیٖن واینہٕ خٲطرٕ نَتہٕ ٲسۍ اوٚتام دانٛد لاگان وونۍ چھِ أسۍ ٹٮ۪کٹَر لاگان ییٚمہِ سۭتۍ أسۍ جلدی جلدی چھِ گژھان بیٚیہِ ٹایم تہِ چھُ مۄکلان یا چھِ أسۍ وۄنۍ رُوان سبزی تَتھ چھِ أسۍ لاگان کھاد کھاد چھِ ترٛاوان فٔٹلایزَر چھِ اورٕکی یِوان تِم چھِ أسۍ ترٛاوان نَتہٕ چھِ نہٕ لگان حظ کِہیٖنۍ یا نٔے نٔے یِم طٔریٖقہٕ چھِ أسۍ لاگان زَن چھِ أسۍ لاگان اوٚتام ٲسۍ أسۍ ہُم ڈَکھ لاگان اَز چھِ یِوان تارٕ وارٕ